ماجد صٲب تُہۍ ؤنۍ تو مےٚ یِم آزِک نوجوان یا آزِک لُکھ چھ یِم چھِ غلط کامٮ۪ن کُن لٔگۍ مٕتۍ یِم چھِ نشس کُن لٔگۍ مٕتۍ تُہۍ ؤنۍ تو یِم لُکن کیٛاہ نصحیت ہٮ۪یہِ یژھِو تُہۍ کرٕنۍ تہٕ پنُن پان کِتھ پٲٹھۍ تھوٚو تۄہہِ یِمو بُرٕ کامیو نِش دوٗر یِمن نشس نِش دوٗر رٔیٖس احمد مےٚ تھوٚو پنُن پان گۄڈٕنٮ۪تھ یِمو کامیو نِش دوٗر کیٛازِ کہِ بہٕ گوس زیادٕ گۄڈٕنِچ چیٖز چھِ آسان گۄڈٕنیُک چیٖز چھُ آسان خانٛدانُک مسلہٕ مطلب اڑٮ۪ن شُرٮ۪ن چھُ آسان بچارٮ۪ن تِمن چھُنہٕ آسان مطلب پرورِش تمہِ حساب مِلان کینٛہہ مطلب بہٕ چھُس پران خۄدایہِ سُنٛد لاکھ لاکھ شُکر مطلب مےٚ مِلیو مطلب مٲلِس ماجہِ ہُنٛد اصل مطلب تِمو کٔر مےٚ واریاہ تِمو کٔر واریاہ مےٚ پٮ۪ٹھ محنت تِم چھِنہٕ مےٚ دِوان غلط کامٮ۪ن کُن مطلب مُبطلہ گژھنہٕ کینٛہہ مطلب تِم چھِ مےٚ ہمیشہ دپان مطلب کتابن کُن روٗزِو جُرِتھ کیٛازِ کہِ یِم کتابٕے چھِ مطلب یِم اگر نہٕ انسان یِمن کُن تہِ روزِ مطلب سون مُستقبِل گژھِ سُہ گژھِ غلط کامین کُن گۄڈٕنکُے چیٖز چُھ یی دوٚیِم چیٖز چھُ مطلب یِم نوجوان چھِ آز کالٕکۍ یِمن گٔیے بےٚ روزگار گٔیے زیادٕ اوٕے موجوٗب روٗد نہٕ یِمن مطلب پانہٕ مطلب یِمن یِم گٔیے یِمن گوٚو زِہنی دباو گوٚو یِمن زیادٕ یِم لٔگۍ اوٕے غلط کامٮ۪ن کُن مثال کے طور پر أڑۍ چیٖز چھِ آسان أڑۍ نوجوان چھِ تِتھۍ تہِ آسان تِم چھِ نیران نٮ۪بر تِمن چھُ مطلب دوستان چھُ غلط مِلان اڑٮ۪ن مطلب شُکر بہٕ چھُس اتہِ نن تہِ پڑن شُکر خۄدایس خۄدا صٲبس کُن مےٚ مِلے تِم دوس یِمو مطلب یِمو بہٕ اصلین کامٮ۪ن کُن لوگُس بیٚیہِ چھ بوٚڑ چیٖز أڑۍ چھِ مثال کے طور پر نٮ۪بر نیران تِمن تِم چھِ مطلب غلط کامٮ۪ن کُن مُلوس گژھن کیٛازِ کہِ تِم چھِ آسان تِم چھِ گرِکٮ۪ن ہٕنٛدۍ مطلب پونٛسہٕ تہِ واریاہ ضایہِ کران مطلب میٲنۍ گُزٲرِش چھِ تِم ہٮ۪کن پنُن پان بچٲیِتھ تِمن چھ مطلب نمازس پٲنٛژھ وقت پرٕنۍ ٹایِم آسہِ مثال کے طور پر ہُرِ کینٛہہ کتابو علاوٕ تِمن چھُ کُنہِ جایہِ چھُ مطلب گِنٛدُن کرُن کھیل کوٗد تہِ چھُ ضروٗری کیٛازِ کہِ امہِ سۭتۍ چھُ انسان سُنٛد دٮ۪ماغ تہِ روزان اصل تہٕ باقٕے چیٖز تہِ روزان اصل